یُس ہَسا سون ڈِسٹرک بارہمُلہ چھُ یتھ منٛز ہَسا چھِ واریاہ ہیٚلٕتھ کیر سیٚنٹَر ییٚتہِ ہَسا چھِ گۄڈٕنیٚتھ اَگَر أسۍ ڈِسٹرک بارہمُلہٕچ کتھ کَرو ییٚتہِ ہَسا چھ سٲلمو کھۄتہٕ بوٚڑ بار سٲلمو کھۄتہٕ بوٚڑ بار ڈِسٹرک ہاسپِٹَل سُہ ہَسا چھُ بوٚڑ بار ہَسپَتال اکھ یتھ ہَسا ناو چھُ ڈِسٹرک ہاڈ ہاسپِٹَل خاجہَ باغ سُہ ہَسا چھُ خاجہَ باغ مَطلَب کہِ تَتہِ پٮ۪ٹھ ہَسا چھ مین بارہمُلہ مَطلَب پراپَر بارہمُلہ یتھ أسۍ وَنان چھِ سُہ ہَسا چھُ تَتہِ پٮ۪ٹھ اکھ کِلوٗ میٖٹَر دوٗر بیٚیہِ ہَسا اَگر أسۍ کتھ کَرو یِمَن ہیٚلٕتھ کہِ ہَسپَتالَن ہُنٛد ہیٚلٕتھ کیَر سیٚنٹَرَن ہٕنٛدۍ گۄڈٕنیٚتھ ہَسا چھِ مَطلَب یُس ہَسا ڈِسٹرک بارہمُلہ چھُ یہِ ہَسا چھُ سٲلمو کھۄتہٕ بوٚڑ تحصیل یہِ ہَسا چھُ سٲلمو کھۄتہٕ بوٚڑ ضلعہٕ یتھ ہَسا چھِ واریاہ تحصیٖل مگر پٔر تحصیٖلَس مَنٛز ہَسا چھِ سَب ڈِسٹرک ہاسپِٹَل بیٚیہِ ہَسا چھِ ییٚتہِ لَکٹٮ۪ن لَکٹٮ۪ن گامَن مَنٛز تہٕ لَکٹٮ۪ن لَکٹٮ۪ن گامَن مَنٛز تہٕ ہَسا چھ ییٚتہِ ہیٚلٕتھ کِیَر مَطلَب کہِ ہَسپَتالہ ہَسپَتال موٗجوٗد بیٚیہِ ہَسا چھِ تِمَن ہَسپَتالَن مَنٛز پرٮ۪تھ کانٛہہ فیسَلٹی ایٚولیبٕل پرٮ۪تھ کانٛہہ سٔروِس تہِ ہَسا چھِ ییٚتہِ ایٚولیبٕل گۄڈٕنیٚتھ اَگر أسۍ وِچھو ایٚمبُلینٕس مَطلَب کہِ أڑۍ پیشَنٹ چھِ تِم آسان یِم اَمَرجنسی پیشَنٹ چھِ آسان یِمَن نہٕ اَتہٕ چھِ ہیٚکان علاج گٔژھِتھ کِہیٖنۍ تِم چھِ اَسہِ پَتہٕ پیٚوان شَہرٕ کٮ۪ن بَڑیٚن بَڑیٚن ہَسپَتالَن مَنٛز نِنۍ أسۍ حظ چھِ أسۍ ہَسا چھِ یمنٕے بَڑیٚن بَڑیٚن ہَسپَتالَن فون یمنٕے ہَسپَتالَن یِمنٕے ہَسپَتال کٮ۪ن ایٚمبُلیٚنٕس والٮ۪ن فون کَران تِم ہَسا چھِ تِمَن نِوان تکیاز ییٚتہِ ہَسا چھ ایٚمبُلیٚنٕس فیٚسَلٹی تہِ چھِ ییٚتہِ موٗجوٗد بیٚیہِ ہَسا چھِ یہِ مَطلَب کہِ یِم ہَسا چھِ پرَ یۄس ہَسا عام کوٚمنٹی چھِ عام لُکھ چھِ یِم ہَسا چھِ تِمَن سۭتۍ واریاہ اصٕل پٲٹھۍ مَطلَب کہِ اَکار بَکار یِوان یِم تہِ نیٖڈٕس تِمَن ضوٚرو یُس تمن ضروٗرَت چھِ آسان مَطلَب کہِ امہِ ہَسپَتالَس مَنٛز یُس تہِ یہِ تہِ تِمَن موٗجوٗد چھُ آسان یہِ ہَسا چھِ تِمَن مُہیا تھاوان بیٚیہِ ہَسا یُس ہَسا مَطلَب کہِ گۄڈٕنیٚتھ اَگَر أسۍ وٕچھو یُس ہَسا سون سَب یہِ ڈِسٹرک ہاسپِٹَل چھُ اَتہِ ہَسا چھ سٔرجری تہِ گَژھان اَتہِ ہَسا چھِ پرٮ۪تھ کُنہ قسمٕچ سٔرجری گَژھان اَگَر ہَسا کٲنٛسہِ اوٚپن سٔرجری آسہِ سۄ تہِ ہَسا چھِ اَتہِ گَژھان لیزَر سٔرگری چھِ آسان اَسہِ اَتہِ کٲنٛسہِ آسہِ سۄ تہِ ہَسا چھِ أتۍ گَژھان اَتہِ ہَسا چھ آسان مَطلَب کہ اَتہِ ہَسا چھ پرٮ۪تھ کانٛہہ فیسَلٹی ایٚولیبٕل ایٚمبُلیٚنٕس فیسَلٹی چھِ اَسہِ ایٚولیبٕل بیٚیہِ ہَسا چھ یُس ہَسا ڈِسٹرک بارہمُلہ چھُ یتھ مَنٛز ہَسا چھ واریاہ پریویٹ ہَسپَتال تہِ یِمَن پریویٹ ہَسپَتالَن تہِ مَنٛز ہَسا چھِ پرٮ۪تھ کانٛہہ سُہ پرٮ۪تھ کانٛہہ فیسَلٹی ایٚولیبل اَتہِ ہَسا چھِ بٔڑۍ بٔڑۍ ڈاکٹَر چھِ اَتہِ بَجہٕ بَجہٕ ایٚمبُلینسہِ چھِ اَتہِ بیٚیہِ ہَسا چھِ یِمَن اَتہِ بٔڑۍ بٔڑۍ میٚڈِکٕل سٹور یِم ہَسا دَوا یِم چھِ گوٚو اَگَر ہَسا أسۍ خاجہ باغٕچ کتھ کَرو سُہ خاجہ باغُک یُس سا ڈِسٹرک ہاسپِٹَل چھُ سُہ ہَسا چھُ تَقریباً وُہَن کَنالَن پٮ۪ٹھ تتھ مَنٛز ہَسا چھ ہَسپَتال ہَسا چھ پَنٛدہَن کَنالَن پٮ۪ٹھ باقیَن پٮ۪ٹھ ہَسا چھِ تَتھ تِم بٔڑۍ بٔڑۍ میٚڈکٕل سٹور بیٚیہِ ہَسا چھِ تَتہِ مَطلَب کہِ یِم ایٚمبلَنسہٕ لَگان چھِ اتھ ہَسپَتالَس مَنٛز تِم تہِ ہَسا چھِ تٔتی بیٚیہِ ہَسا چھ تٔتی تِمو بَنومُت مَطلَب کہِ تَتہِ ہَسا چھ تٔتی میٚڈِکٕل کالج تہِ یتھ مَنٛز ہَسا یہِ میٚڈِکٕل سٹوڈَنٹ چھِ تِم چھِ آسان تَتہِ پَران اَگَر ہَسا أسۍ ڈِسٹرک بارامُلہٕچ کتھ کَرو یہِ ہَسا چھِ مَطلَب کہِ اَگَر ہَسا ہَسپَتالَن ہٕنٛد لِحاظ أسۍ کتھ کَرو اتھ مَنٛز ہَسا چھِ مَطلَب کہِ اتھ مَنٛز ہَسا چھِ پرٮ۪تھ کانٛہہ فیسَلٹی ایٚولیبٕل یِمَن مَنٛز ہَسا چھِ بٔڑۍ بٔڑۍ ڈاکٹَر چھِ یِمَن مَنٛز سٔرجَن ڈاکٹَر ہَسا چھِ اَتہِ موٗجوٗد اَسہِ نہ ہسا چھُنہٕ زیادٕ پیٚوان ڈِسٹرک بارہمُلہ کٮ۪ن لُکَن نَسا چھُنہٕ زیادٕ پیٚوان سرینَگَر کُن گَژھُن کِہیٖنۍ تکیازِ اسہِ ہَسا چھ پَننِسٕے ڈِسٹرک بارہمُلہ ہَس مَنٛز بٔڑۍ بٔڑۍ ہیٚلٕتھ کیر سیٚنٹَر ییٚتیٚتھ پرٮ۪تھ کانٛہہ فیسَلٹی ایٚولیبٕل چھِ بیٚیہِ ہَسا چھِ اَسہِ یِم یَپٲر لَکٕٹۍ گام چھِ تَتہِ ہَسا چھِ تور تہِ ہَسا چھِ واتان مَطلَب کہِ تور تہِ ہَسا چھِ یِم مَطلَب کہ تَتہِ تہٕ ہَسا چھ پرٮ۪تھ کُنہِ جایہِ اکھ اکھ ہَسپَتال یمہِ سۭتۍ یِمَن مَطلَب کہِ سٲلمَن ٹریٖٹمنٹ چھ گَژھان مطلب ییٚتھس یہِ ہَسا چھ پہٲڑی عَلاقہٕ ییٚتہِ ہَسا چھ پہٲڑی عَلاقَن پٮ۪ٹھ تہِ بٔڑۍ بٔڑۍ ہَسپَتال بَنٲیِتھ یُتھ نہٕ تِمَن تہِ پیٚیہِ اورٕ یورٕ گَژھُن کِہیٖنۍ یُس ہَسا ڈِسٹرک ہاسپِٹَل چھُ یہِ ہَسا یُس ہَسا ڈِسٹرک بارہمُلہ چھُ یہِ ہَسا چھ مَطلَب کہِ ہَسپَتالَن ہٕندِس بُنیادَس مَنٛز ہَسا چھ یہِ سٲلمو کھۄتہٕ برونٛہہ تکیازِ ییٚتہِ ہَسا چھِ سٲری فیسَلٹی ایٚولیبٕل آسان